اگر بہٕ شوقن ہٕنٛز کتھ کرٕ مےٚ چھِ پنُن شوق پارک بناوٕنۍ یس پارک مےٚ بنٲومٕژ چھِ پننِس آگنس منٛز سۄ پارک چھِ تتھ پارکہِ منٛز چھُ مےٚ واریاہ شوق شامن گژھان بِہُن کیاز کہِ سٲری گرٕکۍ سٲری فیملی چھِ بہوان اتۍ تتھ شامس تتھ پارکہِ منٛز یتہِ أسۍ ٹھنٛڈ ہوا چھِ شامنس چٮ۪وان بییٚہِ تتھ پارکہِ منٛز چھُ مےٚ اکھ فموار تہِ تھومُت یۄس پارک سۄ تمہِ سۭتۍ تمہِ کہِ آبہٕ سۭتۍ چھِ سۄ روزان سبٕز روزان دۄہس بییٚہِ چھِ تتھ منٛز مزٕ یِوان تیٚمہِ فووار سۭتۍ یا پوش چھُس بہٕ پوش چھِ مےٚ أنمٕتۍ تِم چھِ مےٚ لگٲے مٕتۍ تتھ بہٕ چھُس دوٗر دوٗر گژھان تمہِ خٲطرٕ پوش اننہِ یِم بہٕ تتھ پارکہِ منٛز لگاوان چھُس